مےٚ چھِ گَرِ مطلب پارَک رُکمٕژ بٔڈ بَبَن رُومٕژ ییٚتہِ پارکہِ منٛز واریاہ پوش اَسہِ اوس لۄکٹہِ ییٚلہِ بہٕ لَۄکۭٹ ٲسٕس مےٚ اوس بٔڈۍ بَب کَران یِم پوش اَنان رُوان گَرِ پارک بَنٲومٕژ خوٗبصوٗرت پارک بَنٲومٕژ مےٚ تہِ بڈیٛاو شوق بہٕ ٲسٕس دَپان بہٕ تہِ کَرٕہا یہِ وَنہِ بَنوو مےٚ بیٚنہِ ہُنٛد چھَس بہٕ گٔمٕژ اَسہِ چھُ بیٚنہِ کٔرِتھ تور گٔیَس بہٕ تٔمِس بَنٲو مےٚ پارک پنٛنہِ گَرِ بنٲو مےٚ وٲرۍوِ بَنٲوٕم بہٕ چھَس تَمام کُنہِ ییٚلہِ مےٚ پوش ییی اَتھِ تٔتھۍ چھَس بہٕ گژھان تہٕ اَنان یِم پوش تہٕ کَران یِمَن گَرِ وۄنۍ ییٚلہِ نہٕ مےٚ پَے آسہِ کُنہِ پوشِش بہٕ ٲسٕس پِرٛژھان گۄڈٕ بٔڈۍ بَبَس وۄنۍ چھُنہٕ سُہ جَنت گار کِہیٖنۍ وۄنۍ چھَس بہٕ پِرٛژھان مٲلِس تٔمِس پَتہٕ میٛٲنۍ مٲلۍ تہِ چھِ ہیٚچھمُت تٔمۍ سٕے نِش مےٚ تہِ چھِ ہیٚچھمُت تٔمۍ سٕے نِش کُنہِ دۄہ چھِ أسۍ گژھان پارکہِ منٛز کینٛہہ پوش چھَس بہٕ وٕچھان کانٛہہ پَتہٕ چھَس بہٕ تٔمِس باغوانَس پِرٛژھان یہِ کِتھ کٔنۍ بَڑان امہِ سۭتۍ کیٛاہ گژھان یہِ کیٛاہ چھُ کَران پَتہٕ چھَس بہٕ تٔمِس سُہ پوشہِ گَملہٕ ہٮ۪وان کَران چھَس اَنان چھَس گَرٕ تہٕ رُوان چھَس گَرِ پَتہٕ چھَس بہٕ تٔمۍ سٕے پِرٛژھان أمِس کیٛاہ چھِ دیُن مےٚ آب کوٗتاہ چھُس دیُن تاپھ کوٗتاہ چھُس دیُن مطلب کانٛہہ کانٛہہ پوش یَتھ نہٕ زیادٕ تاپھ چھُ بَنان دیُن کینٛہہ سُہ چھِ خۄشِک گژھان سُہ چھَس بہٕ تھَوان کُلٮ۪ن تَل چھاوَس منٛز کُنہِ چھَس بہٕ تھاوان گَرِ أنٛدرٕکَنۍ اوترٕ بوٗز مےٚ کیٛاہ تام سُہ جَل اٮ۪لوویرا جَل کُجا وَنان أسۍ شُرۍ اَنو اَنو اَنو مےٚ اوٚن اَسہِ تھایے سُہ گۄڈٕ نٮ۪برٕکٕنۍ سُہ دوٚد وۄنۍ تھوٚو سُہ اَسہِ گَرِ أنٛدرٕ کٕنۍ سُہ کھوٚت اَصٕل پٲٹھۍ آب چھُنہٕ تَتھ بَنان دیُن کیٛاہ تام چھُ دَپان میون مول اَتھ کُنہِ کُنہِ چھِ آسان تیُتھُے وۄنۍ چھِ یِمو پوشہِ پارکو سۭتۍ گَرٕ نیران دٲدۍ غم چھِ بَلان زَن چھِ أسۍ پارکَن ییٚلہِ گَری ٲس پارک شُرۍ نیرَن بیٚہَن پارکہِ منٛز خۄش گژھِ یِمَن بِہُن پارکہِ منٛز یا چھِ پَتہٕ گَرِ یِوا ن پَتہٕ بٔڈِ بٔڈٕ بٔڈٕ وَنان اَتھ کیٛاہ دَوا لَگہِ کیٛاہ نہٕ لَگہِ کِتھ کٕنۍ لَگہِ کیوٚم مہ لوٚگُس ہُہ مہ لوٚگُس ژھۄٹھ مہ ژھٕنُس اِسلیے چھِ اَسہِ آسان خیال تھاوُن یِمَن